آن لایِن کوچِنٛگ کوٚر واریاہ زیادٕ شُریٚن ہُنٛد پَرن پَرُن رُت تہِ بیٚیہ تَتھ منٛز کوٚر نکھ واریاہ زیادٕ اِظافہٕ یِم چیٖز ٲسۍ نہٕ شُرٮ۪ن پَتِہٕے تِم لٔگۍ امہِ سۭتۍ یِمَن پَتاہ بیٚیہِ گَرِ بِہتٕے لو آو یِمَن ایٚجُکیشَن آوُکھ گَرِ بِہتٕے یِمَن تہٕ گوٚو آن لایِن سُکُولِنٛگ تہِ گو کوچِنٛگ سۭتۍ گو شُرٮ۪ن واریاہ آسان ہیٚچھُن